وَزَن کھسُن چھِ اِنسانَس خٲطرٕ کُنہِ حَدَس تام ضروٗری تہِ لیکِن واریاہ زیادٕ موٚٹ گَژھُن اِنسان سۭتۍ چھُنہٕ ٹھیٖک کیٚنٛہہ اگر أسۍ دَپو وَزن کھسنُک وجہ کیٛاہ چھُ کٕمو چیٖزو سۭتۍ چھُ وَزن کھسان اَکثَر چھِ لَبنہٕ یِوان یُس اِنسان نہٕ زیادٕ کٲم شٲم کَرِ کیٚنٛہہ دورِ شورِ ٹِکہِ شِکہِ نہٕ کیٚنٛہہ تو کانٛہہ گیم گنٛدِ نہٕ کیٚنٛہہ اکثر زیادٕ پَہمَتھ سُہ أنٛدرٕے روزِ تہٕ کھٮ۪ن چٮ۪نَس منٛز زیادٕ مَصروٗف روزِ تٔمِس چھُ وَزن تہِ واریاہ زیادٕ کھسان یِتھٕ پٲٹھٮ۪ن اگر أسۍ عام پٲٹھۍ وَنو اکثر اگر کٲنٛسہِ وَزن پانے کھالُن آسہِ وَزن سُہ چھُ زیادٕ پہمَتھ کھیٚن چٮ۪نَس کُنتھٕے تَوَجوٗ دِوان سارِوٕے مَنٛز زیادٕ چھُ وَزَن کھَسان تٔمِس اِنسانَس یُس واریاہ ٹھوٗل آسہِ کھیٚوان دۄد آسہِ چیٚوان سٲنِس گامَس منٛز تہِ چھِ مشہوٗرٕے زِ یُس کھٮ۪ن چٮ۪ن خاص کَر ٹھوٗل دۄد ماز اور یِتھٕے پٲٹھٮ۪ن گاڈٕ وغیرہ یِم تہِ یُس یُس شخص یُس اِنسان تہِ کھٮ۪وان چٮ۪وان روزِ تہٕ ہُپٲرۍ کٕنٮ۪تھ کٲم روزِ نہٕ زیادٕ کَران کیٚنٛہہ تہٕ کانٛہہ گیم گِںدٕ نہٕ کیٚنٛہہ کانٛہہ ایکزَرسایِز کَرِ نہٕ کیٚنٛہہ أمۍ سُنٛد وَزَن کھسُن چھُ سٮ۪ٹھاہ آسان تہٕ سہل یِتھٕ پٲٹھٮ۪ن ییٚمِس اِنسانَس نہٕ وَزَن زیادٕ آسہِ کیٚنٛہہ تٔمِس خٲطرٕ چھُ سَہَل تہٕ آسان ترتیٖب زِ تٔمِس پَزِ یِمَن کھٮ۪ن چٮ۪ن یِمَن کھٮ۪نَن ہُنٛد زیادٕ پَہم احتمام کَرُن